اگر زَن أسۍ موسمٕچ کَتھ کَرو پننہِ ڈِسٹِرٛکٕچ صِرف ڈِسٹِرٛکٕچ نہٕ کیٚنٛہہ یُس زَن موسَم سانہِ پوٗرٕ کٔشیٖر منٛز آسہِ سُے چھُ کٔشیٖرِ ہِنٛدِس پرٛیٚتھ کُنہِ ضِلعَس انٛدر آسان لیکِن پَتہٕ چھِ اَتھ انٛدر تہِ واریاہ فرق پٲد سَپدان اگر زَن أسۍ سریٖنگَر ڈِسٹِرٛکٕچ ضلعٕچ کَتھ کَرو تَتھ انٛدر چھَنہٕ تیٖژ سختی یِوان لَبنہٕ سردی انٛدر کیٚنٛہہ کیازِ سردی ہنٛز کَتھ کٔر مےٚ اَمہِ موٗجوٗب کیٛازِکہِ کٔشیٖر ہُنٛد موسَم یُس چھُ سُہ چھُ زیادٕ سردی اگر أسۍ اَمیُک یُس أسۍ ویٚدَر وُچھو یُس حال حال صورتِ حال آسہِ موسمٕچ تَتھ چھِ وَنان ویٚدَر یُس پٔتمیٚو ؤریو پٮ۪ٹھ پٔتمیٚو صدیو پٮ۪ٹھ آسہِ روٗدمُت تَتھ چھِ وَنان کٕلایمیٹ تہٕ کٕلایمیٹ چھُ پَتہٕ پٮ۪ٹھَے روٗدمُت کٔشیٖرِ ہُنٛد ٹھَنٛڈٕ تہٕ ییٚتہِ چھُ روٗد تہِ تہٕ شیٖن تہِ پیٚوان تہٕ اگر زَن کَتھ کَرو پننہِ کۄپوٲرۍ ڈِسٹِرٛکٕچ تہٕ ییٚتہِ چھِ بٲقیو ڈِسٹِرٛکو نِش واریاہ سردی جلدی رونما سَپدان یُتھُے زَن سردی ہُنٛد خاص ایام خاص ریٚتھ چھِ واتان یِم زَن اَکتوٗبَر پٮ۪ٹھ سٹارٹ گژھان چھِ یعنی آز پٮ۪ٹھ گوٚو سِٹارٹ ییٚتہِ سردی تہٕ یَتھ انٛدر واریاہ شدت چھِ پٲد سَپدان اگر أسۍ وُنکیٚنٕچ کَتھ کَرو زِ وُنکیٚنَس یوٚتام کٔشیٖرِ انٛدر سردی پٲدٕ سَپدیاے اَتھ انٛدر چھِ وُنکیٚنَس زیادٕ سٲنِس کۄپوٲرِس انٛدر کیٚازکہِ سوٗن کۄپووٗر چھُ بالٲیی علاقَس سۭتۍ یِوان کیٚازِکہِ اَتھ چھِ واریاہ تِم گٕلیشَر تہِ نَزدیٖک تہٕ یَتھ چھِ جنٛگَل تہِ نَزدیٖک تہٕ ییٚمہِ سۭتۍ ییٚتہِ کہِ برفبٲری سۭتۍ تہِ چھِ واریاہ مُتٲثر سَپدان لوٗکھ زِ آز چھِ ییٚتہِ سردی شروٗع گٔمٕژ بٲقیَن اگر ضِلعن ہنٛز کتھ کرو تَتہِ چھِ وُنہِ تہِ دۄہس گرمی آسان لیکن کۄپوٲرِس انٛدر چھِ زیادٕ سردی لبنہٕ یِوان برابر چھِ یہِ اکتوٗبر پٮ۪ٹھ ایٚنڈِنٛگ مارٕچ تام یہِ روٗدُک تہٕ شیٖنُک سِلسل روزان تہٕ یَتھ انٛدر جَنؤری تہٕ فیٚبرؤریَس انٛدر چھِ زیادٕ بَرفبٲری گژھان ییٚمہِ سۭتۍ لوٗکَن ہنٛز زِنٛدگی مُتٲثر چھِ سَپدان سردی سۭتۍ تہِ تہٕ لوٗکَن چھِ واریاہ سہوٗلیتٕکۍ اَسباب برٛونٛہٕے مُتعیِن یِم پیٚوان تھاوٕنۍ یَتھ منٛز زیُن زالُن چھُ حمامَس خٲطرٕ تہٕ بٲقیَن چیٖزَن خٲطرٕ یَتھ منٛز آب چھُ گَرماوُن پیٚوان یَتھ منٛز آز چھِ حَمام تہِ دٔستِیاب یَتھ منٛز بُخارِ چھِ زالنہٕ یِوان تِم بُخارِ چھِ تِم شِسترو یِیٚمِکۍ ٹِیٖنٕکۍ آسان یَتھ منٛز زیُن زالنہٕ یِوان چھِ تہٕ وُشنیر خٲطرٕ اِستعمال چھِ گَژھان تہٕ اَمہِ موسمہٕ سۭتۍ چھِ لوٗکَن ہٕنٛز زنٛدگی تہِ مُتٲثر سَپدان زِ کُنہِ وَقتہٕ چھِ یہِ زیادَے حَدَس تام اَپریلَس تام تہِ یہِ موسَم خراب روزان ییٚمہِ سۭتۍ لوٗکَن ہٕنٛز زِمیٖندٲری منٛز واریاہ رُکاوَٹ چھِ یِوان تہٕ یَتھ منٛز کٔشیٖرِ انٛدر چھِ اَکھ خاص ریٚتھ آسان ژَتجی ہَن دۄہَن ہُنٛد یَتھ أسۍ چِلاے کَلان چھِ وَنان یَتھ انٛدر سردی ہٕنٛدۍ شِدَت ییٖژاہ چھِ آسان زِ سردی یُس یُس مَنفی درج درجہٕ چھُ آسان سُہ چھُ اَمہِ سۭتۍ چھُ لوٗکَن ہٕنٛز زنٛدگی ایٖژ مُتٲثِر گژھان زِ لوٗکَن ہٕنٛزَن چیٖزَن چھِ یِمَن آبہٕ چَن پایپَن ٹینٛکِیَن چھُ کورٕ لَگان ییٚمہِ سۭتۍ آبُک سہوٗلیت تہِ چھِ امِچ لوٗکھ دوٗر روزان تہٕ ییٚمہِ سۭتۍ لوٗکَن واریاہ مُشکِلات چھِ سَپدان تہٕ یہِ اوٗس سانہِ کۄپوارِچہِ موسمٕچ کَتھ تہٕ موسم چھُ واریاہ سردی سۭتۍ مُتٲثر گژھان تہٕ چِلاے کَلان چھُ یہِ چھُ آسان یہِ چھُ واریاہ کرٛوٗٹھ آسان کٲشریٚن خٲطرٕ تہٕ اَمہِ پَتہٕ چھِ یِوان سوٗنٛتھ یَتھ أسۍ انٛگریٖزیَس منٛز سِپرِنٛگ چھِ وَنان تَتھ منٛز چھِ زٔمیٖنُک دَرجہِ حرارَت وارٕ وار ہیٚور کھَسان گَرمی کُن لیکِن بٲرِش چھِ روزان تَمہِ پَتہٕ چھِ بیٚاکھ سیٖزَن یِوان یَتھ أسۍ ہرُد چھِ وَنان یَتھ منٛز آز تَمام کاشتٕکٲری چھِ مُکمل سَپدان ژوٗنٛٹھۍ چھِ یِوان والنہٕ دانہِ چھُ یِوان لوننہٕ تہٕ یَتھ منٛز سٲنِس ہَردَس منٛز چھِ سردی ہُنٛد سِلسلہٕ تہِ سٹارٹ گَژھان تہٕ اَمہِ پَتہٕ چھِ چِلاے کَلان یِوان تہٕ یِم چھِ سٲنۍ ترٛےٚ خاص ایام کٔشیٖر ہِنٛدۍ تہٕ ٲخرَس پٮ۪ٹھ وَنہٕ بہٕ یِہٲے کہِ کٔشیٖرِ ہُنٛد موسمٕے چھُ سردی ہُنٛد آسان اَکثر تہٕ ییٚتہِ چھِ تریٚن یا ژورَن ریٚتن گرمی روزان تہٕ یَتھ انٛدر تِمن گرمی ہٕنٛدیٚن ایامَن منٛز تہِ چھُنہٕ کانٛہہ سۄ اُمید آسان کہِ پوٗرٕ ہیٚکہِ وُشنیر روٗزِتھ اَتھ منٛز چھِ سردیی روزان زیادٕ تَر اگر موسَم خراب گَژھہِ